اسلامُ علیکم آ تُہۍ چھو حظ ٹھیٖک

ٲم کیاہ کیاہ چھِ برٛیڈ بیٚیہِ چھِ پیسٹری موجوٗد آسان بیٚیہِ آسان تھاوٕنۍ تٔلِتھ کۄکرتہِ

آز چھُنہٕ حظ یہِ آسان سٕژ أسۍ حظ دِمو مےٚ باسان تٔمۍ سٕے آرڈر سُہ بناے أتی بیٚیہِ حظ ٲس اَسہِ بیاکھ اکھ کٲم کَرٕنۍ یِم یِم بٔڑۍ بٔڑۍ چھِنا مطلب ییٚکیاہ تحصیٖلدار چھِ یا کالجِکۍ یُم یہِ نَزدیٖک یِم اَسہِ چھِ یِم پرٕنَسپٕل اَسہِ حظ ٲس یِمن تہِ دعوت کَرٕنۍ تمہِ دۄہ اتہِ یِہن اتہِ مناوہو أکسٕے جایہِ سکوٗلس منٛز یِم بٔڑۍ بٔڑۍ یِم جان جان نَفر آسہِ ہن بیٚیہِ حظ ٲس اہن حظ بیٚیہِ بناوو بوٚڑ بیٚیہِ بناوو بوٚڑ اکھ جنڈٕ یُس أسۍ سکوٗلس منٛز کھالو تمیُک بیٚیہِ بناوو بینر وینر أتی تِم شُرۍ وُرۍ کَڑووکھ یمو سَڑکو کٕنۍ مطلب کہِ دَپہٕ ووکھ پنُن یہِ یَتھ کٔرِو رٲچھ پَننِس یَتھ وَطنس

آ یِمن حظ گَژھو کَلاس پَتہٕ کَلاس وونہٕ ووکھ کہِ مطلب اصل پٲٹھۍ تھٲیو پروگرام مطلب کہِ یُتھ نہٕ کانہہ اِنڈسپٕلن گَژھِ تمہِ دۄہ کیٚنٛہہ آ آ بہٕ حظ کَرٕ یہِ کٲم بہٕ حظ سوزنَو تۄہہِ سُہ تُہۍ کٔرِو پانہٕ تہِ فون یُتھ اَسہِ سُہ اصل پٲٹھۍ جلدی دِی بَنٲوِتھ ٹایم لاگہِ نہٕ کیٚنٛہہ وَقتس پٮ۪ٹھ دِی سُہ تیار کٔرِتھ

اَدٕ حظ بِہو حظ رۄبس حوالہٕ